ؤکیل بَنٕنہٕ پَتہٕ چھِوا تُہۍ پَنٕنِسٕے مُلکس منٛز یژھان کٲم کَرٕنۍ یا پَنٕنہِ مُلکس نیبر وُچھِو حظ گۄڈٕنِچی کَتھ اَگر بہٕ پَنٕنِسٕے مُلکَس منٛز کٲم کَرٕ مَگر اٮ۪کٕسپِرینس تہِ گژھِ آسٕنۍ اس لیے چھُس بہٕ یژھان بہٕ مۄکلاوٕ قانوٗنٕچ گۄڈٕ ڈگری کٔرِتھ تَمہِ پَتہٕ دِمہٕ بہٕ اکھ زٕ ؤری نٮ۪بَر یَتھ منٛز زَن بہٕ نٮ۪برِم اٮ۪کٕسپِیٖرینس تہِ اَنہٕ قۄنون پڑٕ پھو اَصٕل پٲٹھۍ پتہٕ کرٕ بہٕ ایل ایل ایم ایل ایل بی پَتہٕ چھُس بہٕ یِژھان ایل ایل ایم تہِ کَرُن تَمہِ پَتہٕ یمہٕ بہٕ واپَس پٔرمِننٹٕے چھُس نہٕ بہٕ یَژھان ہمیشہِ خٲطرٕ نٮ۪بَر روزُن کیٚنٛہہ تَمہِ پَتہٕ چھُس بہٕ یَژھان بیٚیہِ واپَس یُن تہٕ پَنٕنِسٕے مُلکَس منٛز ییٚتی پَنٕننی لُکن خدمَت کَرٕنۍ